ییٚلہِ بہٕ بٔہمہِ ٲسٕس پَران تہٕ مےٚ اوس مَطلَب ایٚکزام ایتھُے بہٕ بہٕ ٲسِس ہَمیشہ محنت کَران مَگر دِل لَگاو سان ٲسٕس بہٕ محنَت کَران مےٚ کٔر ٹُویلتھس مَنٛز واریاہ زیادٕ کٔر مےٚ مَطلَب محنَت یِتھُے حظ میٲنۍ یُس محنَت حظ چھِ سۄ حظ چھِ سۄ حظ کھٔژ بوٚٹھ تمہِ دۄہ ییٚلہِ حظ مےٚ اِمتِحانُک پھل مِلیو ییٚلہِ حظ مےٚ رِزلٹ درٛاو تیٚلہِ ٲسۍ مےٚ پانٛژَو ہَتَو مَنٛزٕ ژور ہَتھ تہٕ شیٹھ مارکس پَتہٕ حظ ووٚن مےٚ گرِکٮ۪ن کہِ بہٕ ہَسا گَژھٕ مےٚ ہَسا چھُ نیٚبرٕ خٲطرٕ ایٚگزام دِیُن بہٕ ہَسا چھَس یژھان تٔتی دِیُن مےٚ چھُ کَرُن اونٲرٕس مےٚ حظ دوٚپُکھ گرکیٚو میٲنِس مٲلِس ماجہِ حظ اوس مےٚ پیٹھ ہَمیشہ بَروس یہِ حظ چھِ میٲنۍ کوٗر یہِ حظ چھِ مےٚ فَخرٕچ کَتھ کہِ میٲنِس مٲلِس ماجہِ اوس مےٚ پیٹھ ہَمیشہ بَروس تِمو حظ ووٚن دوٚپُکھ اگر ژےٚ باسان چھُی أسۍ کَروے ژٕ کَرَکھ یہِ ایٚگزام ژٕ یِتھ کنۍ ژٕ دِکھ یہِ ایٚگزام ژےٚ نیری کُنہِ جایہِ سیٖٹ تہٕ ژٕ گَژھ پَتہٕ حظ گٔیَس بہٕ کٔر مےٚ کٲم پَتہٕ حظ دیُت مےٚ یہِ ایٚگزام ہمیشہ ہمیشٕکۍ پٲٹھۍ حظ درٛایَس بہٕ اَتھ ایٚگزامَس مَنٛز تہِ مےٚ حظ مےٚ حظ درٛاو نیٚبرٕکَن نیٚبرٕ حظ درٛاو مےٚ ایٚڈمِشَن نیٚبرٕ ڈہلی یُنورسٹی حظ درٛاو مےٚ ایٚڈمِشَن مےٚ حظ گٔے میون مول موج حظ گوٚو واریاہ زیادٕ تمہِ ساتہٕ خۄش یہِ حظ چھُ میٲنۍ یِم یِم چیٖز حظ چھِ میٲنۍ زندگی ہٕنٛز کامیٲبی ہٕنٛز کابیٲبی حظ چھِ امے ساتہٕ ییٚلہِ حظ میٲنِس مٲلِس ماجہِ ہٕنٛد أچھو مَنٛز آو اوٚش مَگَر سُہ نہ حظ اوس نہٕ کانٛہہ غَلط اوٚش کینٛہہ سُہ حظ اوس خوشی ہُنٛد اوٚش تِژھ پھِرِ حظ گوٚو مےٚ پانَس پیٹھ واریاہ زیادٕ فخر فیٖل کہِ محسوس حظ گوٚو مےٚ یہِ کہِ بہٕ چھا اِہٕنٛز مےٚ کوٚر اُہُنٛد میٲنِس مٲلِس ماجہِ ہُنٛد خاب پوٗرٕ پَتہِ حظ ییٚلہِ حظ یِتھُے حظ بہٕ تور یُنورسٹی گٔیَس مےٚ یُتھ حظ سیٚمسٹَر سیمسٹَرا اوس لَگَان مےٚ حظ بہٕ حظ ٲسٕس ہَمیشہ ہمیشہ ہَر کُنہِ سیمسٹرس ٲسٕس بہٕ فٕسٹ یِوان ییٚلہِ حظ میون مول موج اوس یہِ بوزان تِم حظ ٲسۍ ییٖتیاہ خۄش گَژھان تِم ٲسۍ دَپان یَتھ یُس أزکۍ زَمان چھُ اتھ مَنٛز تہٕ چھُ یُتھ شُر کہِ یُس نیٚبَر نیٖرِتھ پَننِس مٲلِس ماجہِ ہُنٛد چھِ سونٛچان پَننِس مٲلِس ماجہِ ہُنٛد پونٛسَن ہُنٛد چھِ سونٛچان کہِ پَتہٕ پَتہٕ چھِ صرف دِوان دیان پَرنَس کُن نہَ کہِ یِتھ کنۍ حظ آزٕکۍ شُرۍ چھِ آسان تُم خَراب اَخراجاتَن کُن چھِ آسان لٔگمٕتۍ تٕمے چیٖز حظ چھِ یِم مےٚ یِمو مےٚ زنٛدگی مَنٛز خوشی چھِکھ دِژمٕژ بیٚیہِ حظ یُس یِم حظ مےٚ کامیٲبی حٲصل چھِ کٔرمٕژ